اہن سا آ سٲنِس ایریا ہس منٛز چھِ اکھ پلگرٛمیج جاے ریٚلجس جاے یتھ زن ناو یۄس زن پہلگامس منٛز چھِ تتھ جایہِ چھِ ونن امبرناتھ کیو اۭں تتھ تور چھِ یِوان واریاہ ہندو بِلیٖوٲرٕس آ واریاہو جایو پٮ۪ٹھ تور وِزٹ کرنہِ آ تِمن چھُ تتہِ آ اۭں شِولنٛگ یتھ تِم درشن کرنہِ چھِ تور یِوان آ تہٕ بییٚہِ چھِ تمہِ سۭتۍ چھےٚ آ سٲنۍ واریاہ تہِ اِکنامِک ڈیولپمیٚنٹٕس سپدان پرٮ۪تھ کانٛہہ یُس تتہِ وابسطہٕ چھُ کُنہِ ایٚکٹِوٹی منٛز آ ٹیٚوٗرسٹ ایٚکٹیوٹی منٛز تہنٛز ایٚکنامی تہنٛز انکم چھِ تتھ منٛز اضافہٕ ملان تہٕ لگ واریاہ ٹیٚورسٹ یِم زن وارہاہ بِلیوٲرٕس چھِ تمیِکۍ امبرناتھ کیو تور وِزٹ کران تہٕ تتٕکۍ درشن کران تہٕ یہے چھِ پلگرٚمیج جاے نِیَر اس